کھیل چھِ واریاہ اَصٕل اِنسان سٕنٛدۍ صحتہٕ خٲطرٕ چاہے سۄ زَنان ٲسِن چاہے سۄ موٚہنِو ٲسِن چاہے سُہ لۄکُٹ ٲسِن یا بوٚڑ ٲسِن تَمامَن ہِنٛدۍ خٲطرٕ چھِ کھیل ضٔروٗری کھیلہِ سۭتۍ چھِ اِنسانَس صحت بڑان تَمہِ سۭتۍ چھَنہٕ بٮ۪مارِ اِنسانَس لاران کینٛہہ بیٚیہِ چھِس صحتہٕ سۭتۍ اَکھ تَجرُبہ اَکھ اِنسان چھُ لیجَر ٹایمَس منٛز پَنٛنِس وَقتَس منٛز یُس یہِ پَنُن وَقت چھُ أمِس آسان پَنُن وَقت سرَف کَران گیمَن سۭتۍ یہِ چھُنہٕ بَدلَن بَدلٮ۪ن مٔکٕرۍ کامٮ۪ن سۭتۍ پَنُن وقت زایہِ کَران کینٛہہ یِمو کھیلو ہُنٛد بِہتریٖن مَقصَد چھُ کہِ یہِ چھُ روزان بُرٕ کامیو نِش دوٗر تہٕ اَصلٮ۪ن کامٮ۪ن سۭتۍ رغبت چھےٚ أمِس حٲصِل گژھان یِمو کھیلو سۭتۍ چھِ اِنسان سُنٛد صحت بَڑان اِنسان سُنٛد ذہنِیَت بَڑان تہٕ بیٚیہِ چھُ بھایی چارہ قٲیِم روزان